بہٕ ہسا چھٮ۪س گورنمیٚںٹَس پٮ۪ٹھ یِہَے توکا تھَوان تہِ تِم تھَون میون کٔشیٖر تہٕ گامہٕ شَہر پںنہِ بہتر بہتر واریاہ شعبَن منٛز اگر اَسہِ کَتھ کَرو محکمی سٕستہٕ تہٕ منٛز گژھٮ۪ن اَسہِ ہاسپِٹَل بیٚیہِ پرٛیمری سٮ۪نٹَر لُکَن خٲطرٕ بار بار بار بار لیٚکھنہٕ بکار لَگن اگر أسۍ کَتھ کَرو سُہ کَرو ٹرٛیٚفِک ٹرٛٲفکٕچ تَتھ منٛز تَتھ منٛز تھاوو روڑ بنٲیِتھ اَصٕل پٲٹھۍ یَتھ پٲٹھۍ واریاہ گاڑِ آسن پَکان تہٕ اَمہِ لُکَن واتہِ واریاہ سہوٗلیت اگر أسۍ محکمی محکمی تٲلیٖم کَتھ کَرو تَتھ منٛز پَزِ سَرکارَس سکوٗل کالج تہٕ آنٛگَنواڑی کھولنہٕ بیٚیہِ گژھن اَمہِ باقٕے سہوٗلیت تہِ دٔستِیاب تھاوٕنۍ ییٚمہِ سۭتۍ اَمہِ لُکَن فٲیدٕ واتہِ